ہٮ۪لو اَسَلام علیکُم نَہ حظ بٲے آیایس ٲدۍ تُہۍ چھُو حظ مشتاق احمد بہٕ آیایس ٲدۍ یہِ سا یہِ مےٚ دوٚپ فون ترٛیام نَہ اوترٕ مےٚ دوٚپ سُہ سمبٲلیاوا بہٕ آیاسو مگر تُہۍ اوسوٕ نہٕ دُکانس پٮ۪ٹھ کیٚنٛہہ تہٕ تَتہِ اوس بدلٕے نفر تہٕ دوٚپُن سُہ گوٚو یوٚتانٮ۪تھ پتہٕ پرٛاریس بہٕ دٔہن پنٛدہن منٛٹن تہٕ مگر مےٚ اوس وارِیاہ کٲم تہٕ بہٕ درٛایس پتہٕ تتہِ ونۍ سۄمب سُہ سمبولوا پتہٕ نَہ نَہ رٔشیٖد رٔسیٖد اوتُن اوس نہٕ کیٚنٛہہ اَچھا ونۍ کر یِمو تیٚلہِ اَچھا اَچھا آ

اَچھا تیٚلہِ یِمو کٲلکٮ۪تھ نَہ حظ ییٚلہِ چھُس مجبوٗری تہٕ لٲگتٕہوس دٕ کیٛاہ اَچھا تُلِو